یہِ چھِ واریاہ ضٔروٗری پَنٕنۍ مَطلب وَرٲثتی یہِ پَنُن میٖراث ترٛاوُن پَتھ کال تعاوُن بَنٛد گیمو ذٔریعہِ تہِ چھِ أسۍ ہٮ۪کان یہِ بَنٛد أسۍ وَنو کٔشیٖر مَنٛز چھُ روٚف یِوان کَرنہٕ یا سُہ پھٮ۪رَن وغیرہ چھِ یِوان لاگنہٕ ٹرٛٮ۪ڈِشنَل گیمہِ مَنٛز چھِ یِوان ییٚتہِ کھو کھو چھِ یِوان کَبٲڈی چھِ یِوان تِمَے تہِ تِمو سۭتۍ تہِ چھِ